آ میٛٲنۍ سَزَشَن چھِ یِژٕے کہِ روٗلَر تہٕ أربَنَس منٛز چھِ گژھان فرق مان ژٕ تِمَن ہِنٛز مٮ۪تھٔڈالاجی چھِ آسان اَلگ اَلگ گامکِس سکوٗلَس منٛز چھِ یہِ گژھان کہِ سکوٗلزِکۍ شُر چھِ گژھان تَتہِ چھَنہٕ زیادٕ لنٛگویج اِنٛگلِشَس منٛز یِوان کَرنہٕ یوٗز کِہیٖنۍ نہٕ تھوڑا اٮ۪کٕسپوجَر چھِ کَم پَہَم آسان گامکٮ۪ن سکوٗلَن منٛز گامٕکۍ سکوٗلٕکۍ ٹیٖچَر چھِ زیادٕ زیادٕ کٲشرُے کَران یہِ ہہ یہِ اِستعمال کٲشرِ لنٛگویج منٛز تِمَن وَنان ؤتھِو پٔرِو دِیِو یہِ دِیِو یوٗرۍ یا یہِ تِم چھِ گامکٮ۪ن سکوٗلَن منٛز چھِ واریاہ کَم مطلب یہِ ہا یہِ اِنٛگلِش یِوان یوٗز کَرنہٕ اَلبَتہ شَہرکٮ۪ن سکوٗلَن منٛز چھِ واریاہ زیادٕ ہَے لٮ۪نٛگویج یوٗز یِوان کَرنہٕ اِنٛگلِش چھِ یِوان تِمَن منٛز اُردو واریاہ سٕٹرٛکٹٕنٮ۪س چھِ آسان فوکَس چھِ زیادٕ سہرکٮ۪ن سکوٗلَن منٛز یا اِنٛٹَرنیشنَل سکوٗلَن منٛز زیادٕ فوکَس یِوان لنٛگویج پٮ۪ٹھٕے زیادٕ نالیج چھَنہٕ تِمَن منٛز زیادٕ تیٖژاہ فوکَس یِوان کَرنہٕ کیٚنٛہہ البتہ گامکٮ۪ن سکوٗلَن منٛز چھِ زیادٕ نالجَس پٮ۪ٹھٕے فوکَس یِوان کَرنہٕ تہٕ پَرناونہٕ زیادٕ کٲشِر لنٛگویج منٛزٕے تہٕ ایز پٔر یِمَن شَہرکٮ۪ن سکوٗلَن منٛز